آ اَسِہ چھ نیبَر یِمَن ناو چھُ گۄڈنؠتھٕے بٔشیٖر احمَد ملِک دوٚیِم چھُ یِوان محراج احمَد مٔلِک ترِیٚیِم چھُ یِوان مَنظور احمَد شیخ ژٗورِم چھُ یِوان ییٚتہِ حظ جَبار احمَد وانی پٲنٛژِم چھُ یِوان اصد اللّٰہ اٮ۪ہنگَر